ہیلو اَسلام علیکُم تُہۍ چھُ اَدیٖبا ہٕنٛز مٔمی اے تۄہہِ کَرے مےٚ اوترٕ تہِ اوس ڈیری پٮ۪ٹھ مینشَن یِہٕے کوٚرمُت کہ تُہٕنٛز بٔچی چھَ آز واریاہ زیادٕ کم پڑے پَرنَس منٛز سۄ چھَنہٕ آز خاص پَران تہِ کِہیٖنۍ تٔمِس کیاہ دٔلیٖل چھےٚ نہ نہ سۄ ٲسۍ اَصٕل پَران أسۍ ہٮ۪کو نہٕ تیُٚتھ سٹوٗڈنٛٹ یہِ کٔرِتھ اَیوایڈ کِہیٖنۍ نہٕ تِکیازِ تُہۍ کٔرِو تٔمِس گَرِ تہِ پھِر بھی تھوڑا بہت کوٗشِش تٔمِس کیاہ پرٛابلِم چھےٚ کینٛہہ چھےٚ گَرَس منٛز پرٛابلِم کینٛہہ اَچھا بَچی ڈِسٹٲب چھےٚ اَچھا ٹھیٖک مےٚ دوٚپ تٔمی سۭتۍ چھِ ہٮ۪کان بَچہِ تہِ ڈِسٹٲب گٔژھِتھ تہٕ تمہِ باپَتھ کوٚر اَسہِ تۄہہِ فون تۄہہِ اَدٕ حظ چَلو ٹھیٖک چھُ چَلو بِہِو خۄدایَس حوال